میٛٲنۍ یِم فیورِٹ پَسنٛدیٖدہ ٹرٛینٕز چھِ یور بہٕ ہایکِنٛگ خٲطرٕ یژھان چھُس گژھُن تِم تَتھ منٛز چھِ یِوان حبہ خاتوٗن مونٛٹین تتھ منٛز چھِ یِوان رازدان ٹاپ گُلمرگ چھِ یِوان یِم مطلب کہِ مےٚ واریاہ خۄش چھِ کَران یور بہٕ واریاہ زیادٕ پسنٛد چھُس کَران ہایکِنٛگ کرنہٕ خٲطرٕ خاص کَر گُلمرگ ییٚلہِ مطلب کہِ وَنٛدُک سیٖزَن چھُ آسان تَتہِ ییٚلہِ واریاہ زیادٕ شیٖن چھُ آسان پیٛومُت تور چھُ واریاہ اصٕل مطلب دِلَس ٲں خوشی گژھان محسوٗس یِیٚلہِ وَنٛدَس منٛز تور چھِ گژھان تَپٲرۍ چھِ آسان زَن سۄ سَفید کَلرٕچۍ سۄ چادر بِچھٲیِتھ تَپٲرۍ چھِ مطلب واریاہ زیادٕ اصٕل گژھان انسان دل چھُ خۄش گژھان سۄ تِژھ ٲں چمک دار لایٹ چھِ پیٚوان أچھَن منٛز تَمہِ سۭتۍ روح چھُ تازٕ گژھان تور چھیٚس بہٕ واریاہ زیادٕ پَسنٛد کَران گُلمرگ گژھُن ٲں وَنٛد سیٖزنَس منٛز یا حبہ خاتون کھا یُس ٲں پَہاڑ چھُ تور تہِ چھیٚس بہٕ واریاہ زیادٕ پَسنٛد ٲں یژھان تور گژھُن کیٚازکہِ تَپٲرۍ چھُ سُہ تازٕ تازٕ ہوا آسان یُس مطلب کہِ روح ییٚمہِ سۭتۍ روح تازٕ چھُ گژھان سُہ ٹھنٛڈٕ آب چھُ آسان ییٚمہِ سۭتۍ روحَس سُکوٗن چھُ میلان اِنسان چھُ دَپان مطلب کہِ بہٕ بیٚہمہٕ ہا ییٚتی ٲں ہمیشہِ خٲطرٕ بیٚہمہٕ ہا بہٕ ییٚتی یا رازدان ٹاپ چھُ تِم چھِ مےٚ واریاہ زیادٕ پَسنٛد کَران تَپٲرۍ چھُ سُہ خوشگوار ماحول ایٚنورانمیٚنٛٹ چھُ تیٛتھ صاف کٔلیٖن چھُ تَپٲرۍ چھُنہٕ کٕہٲنۍ تہِ پوٚلوٗشَن کٕہٲنۍ تہِ آلوٗدگی چھَنہٕ کِہیٖنۍ تَپٲرۍ چھُ انسانَس واریاہ سکوٗن میلان بیٚیہِ چھُ اِنسانَس روح تاز گژھان میٚنٹٔلی چھُ اِنسانَس رِلیٖف میلان بہٕ چھیٚس واریاہ پَسنٛد کَران تِمَن جایَن گژھنہٕ خٲطرٕ یا سون یہِ مَدومتی نالہ چھُ جہلِم چھُ یہنٛدیٚن یمَن کٔدلَن پٮ۪ٹھ چھُ مےٚ واریاہ زیادٕ پَسنٛد لَگان بیہُن پَتہٕ سُہ آبُک سُہ نظارٕ وُچھُن آبُک سُہ شور محسوٗس کَرُن سُہ وُچھُن یہِ کَتھ آہستہٕ آہستہٕ رَفتارَس منٛز چھُ یہِ آب پَکان تَمہِ سۭتۍ چھُ مےٚ واریاہ زیادٕ سکوٗن میلان دِلَس بہٕ چھیٚس واریاہ زیادٕ خۄش گژھاں بہٕ ہیٚکہٕ نہٕ اظہارٕے کٔرِتھ کہِ مےٚ کۭژاہ خوشی چھِ میلان واریاہ واریاہ زیادٕ خوشی چھِ میلان بیٚیہِ چھُ مطلب کہِ انسان دَپان بَس بہٕ بناوٕ ہا ییٚتی پَنُن مکان بہٕ بیٚہمہٕ ہا فار ایٚوَر خٲطرٕ یِمنٕے جایَن پٮ۪ٹھ بہٕ گژھہٕ ہا نہٕ یِمو جایو دوٗر کُنے جایہِ تَتہِ چھُ واریاہ زیادٕ مَزٕ یِوان